ہٮ۪لو سلام علیکُم آچھا ییٚکیٛاہ مےٚ حظ لَگن پانٛژھ دَہ مِنَٹ بہٕ واتہٕ اوٗرۍ آ بہٕ حظ واتہٕ ضٔروٗر اَدٕ حظ السلام علیکُم